وعلیکُم سلام تۄہہِ کوٚت کورُو فون

آ آ کٔنُن چھِ اَسہِ چھُ لگ بگ ترٛےٚ کَنال ییٚتہِ تۄہہِ کَتیٚن چھُو بوٗزٕمُت اَسہِ چھِ سایٹہِ پٮ۪ٹھ آ سایٹہِ پٮ۪ٹھ چھِ اَسہِ اَسُہ چھُ اَتٮ۪ن گژھان نیرلی فورٹی لیک کنال کوٗتاہ چھِ گژھان اَدٕ ییٚلہِ توہہِ آسیو بوٗزٕمُت تہٕ ییٚلہِ توہہِ ہیوٚن آسیو تہٕ ہٮ۪کو پَتہٕ اورٕ یور کٔرِتھ کَنفٲرٕم چھُوٕ ہیوٚن اچھا اچھا ییٚلہِ تُہۍ یِیُو تہٕ دِیُو نظر وظر گۄڈٕ ٹھیٖک چھا نہ وَتہِ پٮ۪ٹھٕے چھِ آ آ وتہِ پٮ۪ٹھٕے چھِ ہاے ویٚیَس پٮ۪ٹھ سیوٚد نیشنَل ہاے ویٚیَس پٮ۪ٹھ بانٛڈی پوٗرہ روڈَس پٮ۪ٹھ آ نہ سرینَگر ٹُو بانٛڈی پوٗرہ روڈ أتھی روڈَس پٮ۪ٹھ چھِ یا آ

آ پوٚز چھُ اَوٕے اَسہِ چھِ دۄن ترٛٮ۪ن جایَن کٕنُن گوٚو اَتنَس کِس ما یی ریٹ زیادَے پَہنَتھ تہٕ تُہۍ چھُو وَنان اَسہِ بوٗز اَکترٛہ لَچھ تہٕ اچھا تۄہہِ کیٛاہ چھُو پَنُن راے پٕنٛژترٛہ گژھیو نٮ۪ٹ اَتھ پٮ۪ٹھ یہِ چھِ گژھان ریٹَن سون چھُنہ سایٹہِ پٮ۪ٹھ چھِ سون تُہۍ وُچھو یہِ چھُ خریٖدار پَسنٛد ییٚلہِ تُہۍ یِیُو نا تُہۍ ؤنیو پانٕے یِم چھا وَنان غلط کِنہٕ یِم چھِ وَنان صحیح آ تُہۍ وٕچھِو دِیُو نظر اگر مےٚ تہِ کٔرِو فون تَمہِ ساتَن بہٕ یِمو سۭتۍ اگر نہٕ پانہٕ تہِ یِیو تہٕ بہٕ ونَو تۄہہِ ایٚڈرس سُہ چھِ اَسہِ کٕنُن یَپٲرۍ شلوَت کِنۍ سُہ چھُ باغہٕ زٔمیٖن آ چلو ٹھیٖک چھُ کیٚنٛہ چھُنہٕ پَرواے اَدٕ سہ